ہیٚلو اَلسلامُ علیکُم ٹھیٖک چھُو حظ اصٕل پٲٹھۍ صے اۭں صحت چھُوا ٹھیٖک الحمد للہ اسہِ ٲس سۄ واشِنٛگ مِشیٖن أنۍ مٕژ ٲں لیکن سۄ لٔج نہٕ اسہِ کُنی سۄ چھَنہٕ کُنہِ کارچی تہٕ نَہ چھُ تَتھ ٲں مطلب تَتھ منٛز چھُنہٕ نَہ پَلوَن مَل نیران نہ چھُ پَلون راوُنٛڈ لَگان اصٕل پٲٹھۍ بیٚیہِ چھِ سۄ پاوَر بھلاے اَکھ کھیٚوان ٲں بیٚیہِ نہٕ سُپن نہٕ گژھان اصٕل پٲٹھۍ ٲں سۄ چھُ واریاہ مطلب چھِ سۄ ویسٹہٕ آ بلکل سۄ ٲس اسہِ ہیٚژمٕژ ٲں سیمسَنٛگٕچۍ ٲس سۄ واشِنٛگ مِشیٖن ییٚمِچۍ ٲسۍ سۄ کیٛاہ وَنان اَتھ ایٚل جی یِِچۍ واشنٛگ مِشیٖن لیکِن تَتھ گوٚو آٹومیٹِکٔلی کیٚنٛہہ تامیٚتھ گوٚو تَتھ پانٔے ٲں تَتھ گٔے تِم ٲں سُچ خراب سُپنَرٕکۍ سُچ گوٚو تَتھ خراب تَتھ گٔے سۄ لیٖڈ ژھیٚنِتھ اصٕل منٛز ٲس زَن سۄ تِلَسمی تَتھ تِمو لٲجۍ مٕژ ٲں بلکل تَتھ اوس نہٕ تیٛوتاہ دار زَن کِہیٖنۍ تہٕ بیٚیہِ ٲں چھُ تَتھ گوٚو پَتہٕ ٲں لیٖک تہِ کیٚنٛہہ تامیٚتھ ٲں بیٚیہِ موٹَر تہِ چَلیٛوُس نہٕ ٹھیٖک ٹھاکھ پٲٹھۍ کِہیٖنۍ تہٕ وۄنۍ چھِ سۄ بالکل بیٚکار یِم چھِ گۄڈٕنیٚتھ ٲں سوزان کَران آنلایِن شاپنٛگہ ہِش ہاوان گۄڈٕنیٚتھ اَکھ چیٖز پَتہٕ واتناوان گھرٕ اَکھ چیٖز سۄ درٛاے نہٕ بالکل صحیٖح کِہیٖنۍ سۄ واشِنٛگ مِشیٖن تٔمۍ کٔرۍ اسہِ ٲں مطلب تِم پونٛسٔے گٔے اسہِ ضایعہِ ٲں اسہِ ٲس سۄ ہیٚژمٕژ ٲں ییٚمہِ پٮ۪ٹھ میٖشو پٮ۪ٹھ ٲس اسہِ آرڈر کٔرمٕژ ہاں صحیٖح صحیٖح چلو ٹھیٖک چھُ وۄنۍ کَرو سۄ أسۍ واپَس تۄہہِ ٲں بیٚیہِ